أسۍ ہَسا ٲسۍ لۄکٹہِ گِنٛدان بیٹَس یَتھ ہَسا چھِ وَنان انٛگریٖز پٲٹھۍ کِرکَٹَس کِرکَٹ گِنٛدُن اَتھ ہَسا ٲسۍ أسۍ گِنٛدان لٔڑکہٕ پانٛژھ سَتھ پنٛنہِ وِسنِٹی منٛز پَننِس أنٛدۍ پٔکِس منٛز اَکھ ہَسا اوس چَلاوان بال بیٛاکھ ہَسا اوس گِنٛدان تَتھ بالہِ بیٚیہِ ہَسا ٲسۍ آسان بیٚیہِ نَف لٔڑکہٕ پانٛژھ شےٚ تِم ہَسا چھِ أنٛدۍ پٔکۍ آسان تِم ہَسا ٲسۍ کَران فیٖلڈِنٛگ یہِ ہَسا ٲسۍ أسۍ گِنٛدان یہِ کِرکَٹ لۄکچارَس بیٛاکھ گیم ہَسا ٲسۍ أسۍ گِنٛدان تَتھ ہَسا ٲسۍ وَنان سَزٕ لوٚگھ سَزٕ لٔنٛگِس پٮ۪ٹھ ہَسا ٲسۍ تُلان ٲسۍ اَکھ زنٛگ تھاوان کھَڑا بیٚیہِ زنٛگہِ سۭتۍ ٲسۍ گِنٛدان تَتھ سۭتۍ ہَسا ٲس آسان اَکھ کَتٕر یا وَنو أسۍ راک سُمال تٔتھۍ ہَسا ٲسۍ گِنٛدان سُہ ہَسا ٲسۍ اَپ ڈاوُن کَران سُکیر برٛیکٹَن منٛز تھرٛوٗ زَنٛگہِ سۭتۍ کھۄر سۭتۍ ہیوٚر بۄن ٲسۍ لَگاوان تِمَن ڈَبَن منٛز یِہوٚے گیم ہَسا ٲسۍ أسۍ گِنٛدان لۄکچہِ بیٚیہِ ہَسا چھِ بیٚیہِ واریاہ واریاہ گیمہٕ یَتھ منٛز گَرمَس ٲسۍ گِنٛدان تَتھ منٛز کَترٮ۪ن چَلاوان بال تِم ہَسا ٲسۍ پٮ۪وان پَتہٕ وۄٹنہِ تِم ٲسۍ پٮ۪وان تھاوٕنۍ یِکوَٹَے یا بیٚیہِ کینٛہہ زنٛگہٕ تارَس ٲسۍ گِنٛدان تَتھ پٮ۪ٹھ ہَسا أسۍ کھالان أسۍ اَتھٕ وَتھٕ ہیوٚر بیٚیہِ ہَسا ٲسۍ کَران جَمپ وۄٹہٕ تُلان تٔمۍ پٮ۪ٹھ